مےٚ چھُ دِلَس اکھ اَلَگ سکوٗن مِلان ییٚلہِ بہٕ وٕچھان چھَس یِم مےٚ پوش چھِ مَطلَب رُومٕتۍ پَننِس زٔمیٖنَس مَنٛز پَننِس پاٹَس مَنٛز یِتھُے تِم مَطلَب صُبحٲے ییٚلہِ وۄتھان چھِ تھوٚد پَتہٕ یِتھُے بہٕ تِمَن نَظَر چھَس ترٛاوان مےٚ چھُ اکھ مَطلَب سکوٗن دِلَس مِلان مَطلَب بہِ چھَس واریاہ زیادٕ خۄش گَژھان کہِ نہَ مَطلَب نہَ محنَت ٲسِم کٔرمٕژ یِمن پوشَن پیٹھ سُہ چھُ وٕنکیٚنَس بہٕ وٕچھان بیٚیہِ یُس چھُ یہِ یُس یہِ پٕلانٛٹ چھُ مَطلَب یُس یہِ صُبحٲے چھُ پوش صُبحٲے پوشَن پیٹھ چھِ پیٚوان آفتابٕچ روشنی سُہ چھِ الگٕے لایٹ تہٕ مےٚ چھُ واریاہ زیادٕ دِلَس گَژھان بیٚیہِ چھَس بہٕ واریاہ زیادٕ شوقیٖن تہِ بہٕ چھَس نٔے نٔے پوش نٔے نٔے مَطلَب نٔے نٔے پوش اگر آسَن بیٚیہِ اِنسانَن آنٛگنَس مَنٛز آسَن ہَر کُنہِ قٕسمُک ہر کُنہِ رَنٛگٕکۍ پوش آسان یِم لیدٕرۍ آسن نیٖلۍ آسن وۄزٕلۍ آسن یہِ چھُ اِنسانَس اکھ دِلَس اکھ الَگ سکوٗن دِوان اِنسان چھُ دَپان صُبحٲے چھُ اِنسان وٕچھان نِندرِ ؤتھۍ تھٕے یِمَن بُتھ اِنسانَس چھُ دۄہ نیران اَصل مےٚ چھُ بیٚیہِ واریاہ زیادٕ اوکُن صبحٲے ؤتھۍ تھٕے گۄڈٕ نَظَر دِوان روٗدٕ سۭتۍ ما چھُکھ گوٚمُت کینٛہہ چھُ واریاہ زیادٕ خۄش کَران